اَسَلامُ علیکُم آ جِناب تُہۍ چھِو حظ کے ایس ٹوٗر اینٛڈ ٹریولٕز اٮ۪جَنسی پٮ۪ٹھ اہن جِناب حظ مےٚ حظ اوس یِتھ پٲٹھۍ حظ پٕلان حظ سریٖنگر ٹُو جُم حظ آ پَننہِ فٮ۪ملی سۭتۍ حظ تَوَے کِنِۍ حظ کوٚر مےٚ فون کہِ آ جِناب حظ اَسہِ حظ ٲس بُکِنٛگ کَرٕنۍ حظ اَکہِ گاڑِ ہٕنٛز حظ کیٛازِکہِ أسۍ حظ چھِ فٮ۪ملی مٮ۪مبَر زٕ ژور حظ بِلکُل سفر حظ گژھِ ٹھیٖک روزُن بیٚیہِ گژھِ گٲڑۍ گژھِ کَمفٲٹیبٕل آسٕنۍ حظ آ جِناب یہِ حظ چھِ اَسہِ فٔسٹ نَومبَر حظ فٔسٹ نَوَمبَر اگر حظ تۄہہِ نِش گژھِ اٮ۪ویلیبٕل گٲڑۍ حظ کہِ تیٚلہِ حظ ہیٚکِو تُہۍ سٲنۍ بُکِنٛگ تہِ کٔرِتھ حظ فٔسٹ نَوَمبَر حظ آ جِناب سریٖنگر ٹُو جموں حظ آ بِلکُل حظ آ فٔسٹ نومبَر حظ فور میٚمبٲرٕز گژھِ حظ اٮ۪ویلیبٕل آ ٹھیٖک حظ گوٚو تیٚلہِ حظ کٔرِو تُہۍ یِم سٲنۍ ناو ژور حظ آ بِلکُل حظ جِناب اوٚکے